ہیلو تُہۍ چھو حظ سٕنو سِکیپ ریسٹورنٛٹ کۄلگامہِ پٮ۪ٹھ اَسہِ ہسا کوٚر آرڈر تُہنٛدِ ریٚسٹورنٛٹ پٮ۪ٹھ وازوان پانٛژھ شیٚے ویرایٹی پانٛژھ پَلیٹ رِستہٕ پانٛژھ پَلیٹ کَباب پانٛژھ پَلیٹ یکھنۍ پانٛژھ پَلیٹ گوشتابہٕ گُزٲرِش چھم یہِ زِ اَسہِ یِم زَن چیٖز آرڈر کٔرۍ یِمو منٛز چھِ رِستہٕ تہٕ کَباب یٔژکٲلۍ مہربٲنی کٔرِتھ نیو واپَس یِم سوٗزِو تازٕ اَسہِ چھُ شام تام مہمانن یُن اس لیے کٔرِو جلدی بیٚیہِ سوٗزِو یِمن سۭتۍ سۭتۍ سَلاد تہٕ بیٚیہِ نان دٔہ دٔہ پِیٖس مہربٲنی کٔرِتھ سوٗزِو یِم جلدی تہٕ تِہنٛدۍ پۄنٛسہٕ سوزو أسۍ دِمو أسۍ تَمی ساتہٕ ییٚمہِ ساتہٕ تِم سامان واتن